اَسَلامُ علیکُم پانٛژھ ڈیٹ یِم مےٚ یاد چھِ اکھ چھُ اکھ ترٛےٚ زٕ ساس زٕتووُہ بیاکھ چھُ پانٛژھ ژور زٕ ساس تہٕ تٕرووُہ بیاکھ چھُ بہہ بہہ زٕ ساس تہٕ اَکوُہ بیاکھ چھُ وُہ کہہ زٕ ساس اَکوُہ بیاکھ چھُ ترٛےٚ ٲٹھ زٕ ساس تٕرووُہ